کامَن مٮ۪تھڑ پرٛاسِنٛگ کَرنہٕ خٲطرٕ چھُ جانوَرن ہُنٛد خٲطرٕ کیٚنٛہہ ضروٗری یِم چیٖز یُس کیرینٛگ یہِ مٮ۪تھڑ مُشکِلن جانوارَن کالٹی پرٛوڈکٹہٕ کَرنہٕ خٲطرٕ چھُ گٔلیٖچِنٛگ تہٕ امیُک پرٛاسَس کَرنہٕ خٲطرٕ چھِ أسۍ واریاہ ٲرٕن زیٚنان تہٕ واریاہ پۄنٛسہٕ حٲصِل کَران اِوینٛٹلی چھِ أسی یِمَن ییٚلہِ جانوارَن ہٕنٛدۍ اَصٕل پٲٹھۍ واتَو کَرَو یِم چھِ پَتہٕ برٛوٗنٛٹھ کُن واریاہَس کالَس تہِ روزان بیٚیہِ چھُ یِمن ہُنٛد لوٗکھ تہِ واریاہ زیادٕ اَصٕل یِوان بیٚیہِ چھُ یِمَن جانوارَن تہِ واریاہ اَصٕل پۄنٛسہٕ یِوان